أسۍ چھِ کٲشِر أسۍ چھِ کٲشِر زَبانہِ ہُنٛد اِستعمال کَران أسۍ چھِ مطلب کہِ اَسہِ چھِ بہتر زانان کہِ أسۍ کَرو کَش کٲشِر پٲٹھی زیادٕ کَتھ أسۍ چھِنہٕ زیادٕ ہِندی وِندی پٲٹھۍ کَتھ کَران کینٛہہ البتہ پرٮ۪تھ کٲنٛسہِ چھُ مطلب پرٮ۪تھ کٲنٛسہِ یُس پرٮ۪تھ کانٛہہ مذہب چھُ تَتھ چھِ پرٮ۪تھ کانٛہہ یُس آسان چھُ تٔمِس چھِ پَنٕنۍ پَنٕنۍ زبان آسان مِثال أسۍ چھِ کٲشِر أسۍ چھِ کٲشِر زَبانہِ ہُنٛد اِستعمال کَران یِم باقٕے چھِ تِم چھِ ہِندی یا بدل کانٛہہ زَبٲنۍ ہُنٛد استعمال کَران بہٕ چھَس نہٕ کَمپِیر کَران کینٛہہ کَشمیٖری کٲشِر زبان بدل کُنہِ زبانہِ سۭتۍ البتہ کٲشِر زَبان چھِ اَسہِ پَنٕنۍ ماجہِ زبان یہِ چھِ أسۍ وَنان اَمِکۍ مطلب پرٛٮ۪تھ کانٛہہ زبان چھِ پَننہِ حِساب اَصٕل آسان یِم باقٕے آسن تِمن آسہِ پَنٕنۍ زبان اَصٕل باسان تہٕ مےٚ چھِ پَنٕنۍ کٲشِر زبان واریاہ اَصٕل باسان کٲشِر زبان چھِ واریاہ میٖٹھ تہٕ مٔدٕر زبان یہِ چھِ لُکَن منٛز مےٚ چھِ اَمہِ سۭتۍ چھِ ییٚلہِ مطلب کٲشِر پٲٹھۍ کَتھ چھِ کران یِتھ پٲٹھۍ چھِ باسان کہِ بہٕ چھُس کٲشُر بَہ ہسا چھُس مطلب کٔشیٖرِ پٮ۪ٹھ آمُت مَگر ییٚلہِ ہِندی ہِندی تہِ چھِ پرٮ۪تھ کانٛہہ یِم ہِن یِم ہِندوٗ آسن یِم تِمَن تہِ اَسہِ پَننہِ شایے باسان کہِ ہِندی چھِ اَصٕل تہٕ بہٕ چھَس اَکھ کٲشِر مےٚ چھِ باسان کہِ کٲشِر زبان چھِ اَصٕل تہٕ بیٚیہِ کیٛاہ بہٕ چھَس نہٕ کٲشِر زبان ہِندی زَبٲنۍ سۭتۍ کَمپِیر کَران کینٛہہ البتہ وۄنۍ گوٚو پَنٕنۍ زبان چھِ آسان ٹٲٹھ تہٕ اسلیے چھَس بہٕ پَننہِ زبٲنی پَنٕنۍ زَبٲنی زیادٕ اِستعمال کَران نہ کہِ بدل کانٛہہ زَبان ہِندی یا بدل کینٛہہ بیٚیہِ کُنہِ کُنہِ ساتہٕ چھِ پیٚوان کٕش کٲشِر وٲے تہِ بدل کانٛہہ زَبان اِستعمال کَرٕنۍ مثال اَگر أسۍ کٔشیٖرِ نٮ۪بَر گژھو پَتہٕ تَتہِ آسہِ نہٕ کانٛہہ کٲشُر کینٛہہ اَسہِ چھِنہٕ پَتہٕ تَتہِ أسۍ ہٮ۪کو نہٕ تَتہِ پتہٕ کٲشِر زبان اِستعمال کٔرِتھ کینٛہہ البتہ ونۍ پَنٕنۍ زَبان آسنہٕ پننٮ۪ن لُکَن سۭتۍ پنٛنٮ۪ن گَرِکٮ۪ن سۭتۍ پنٛنٮ۪ن دوستَن سۭتۍ تِم کٲشِر آسَن تِمَن سۭتۍ کَتھ کَرنہٕ باپَتھ چھِ کٲشِر زبان واریاہ ضٔروٗری تہٕ بیٚیہِ ہِندی زبان